سفرَس دوران کھیوٚن چیوٚن چھِ واریاہ ضٔروٗری تِکیٛازِ ییٚلہِ زَنہٕ اِنسان یا کانٛہہ شخص کُنہِ جایہِ سَفر چھِ کران تٔمۍ سٕنٛدۍ خٲطرٕ چھِ کھیوٚن چیوٚن واریاہ ضٔروٗری تِکیٛازِ کھٮ۪نہٕ چٮ۪نہٕ سۭتی چھِ أسۍ پَنٕنۍ کار ہٮ۪کان کٔرِتھ کھیوٚن چھِ اَسہِ طاقَت دِوان تہٕ تٔمی سۭتۍ چھِ أسۍ کانٛہہ تِہ کار ہٮ۪کان کٔرِتھ ییٚلہِ بہٕ اَکہِ دۄہ أکِس جایہِ سٲر کرنہِ گٔیوس تہٕ مےٚ تہِ اوس تُلمُت گَری کھٮ۪ن سۭتۍ یُس زَنہٕ مےٚ پتہٕ تَتھ جایہِ وٲتِتھ کھیوٚو ییٚمہِ سۭتۍ مےٚ واریاہ مدتھ مِلیو وَتھنَس بیٚہنَس کانٛہہ کار تَتہِ کَرنَس کھٮ۪ن چٮ۪ن سۭتی چھِ اِنسان پرٛٮ۪تھ کانٛہہ کار ہٮ۪کان کٔرِتھ چاہے سُہ مُشکِل ٲسِن یا آسان مےٚ ییٚلہِ بہٕ چکرَس گٔیوس مےٚ اوس تُلمُت گَرِ اَکھ اوس مےٚ تُلمُت ماز بیٚیہِ اوس مےٚ تُلمُت بَتہٕ ماز تہٕ بَتہٕ چھِ مےٚ پَنُن پسنٛدیٖدہ اَکھ چیٖز یا کھٮ۪ن وَنَو أسۍ ماز تہٕ بَتہٕ کھٮ۪نَس چھِ واریاہ مَزٕ یِوان سفرَس دوران کھیوٚن چیوٚن چھِ واریاہ ضٔروٗری أکِس اِنسان سٕنٛدۍ خٲطرٕ تِکیٛازِ اگر نہٕ اِنسان سفرَس دوران کھیٚیہِ چیٚیہِ تٔمِس ہٮ۪کَن وَتہِ چَکَر تہِ یِتھ تہٕ سُہ ہٮ۪کہِ نہٕ پوٗرٕ سُہ جاے وٕچھِتھ پَرزٕنٲیِتھ یا کیٚنہہ تَتھ جایہِ پٮ۪ٹھ کٲم کٔرِتھ تِکیٛازِ کھٮ۪نہٕ سۭتی چھُ طاقَت یِوان کھٮ۪نہٕ سۭتۍ چھِنہٕ اِنسان کَمزور گژھان کیٚنہہ اَلبتہ طاقَت چھِس یِوان تَوَے اگر کانٛہہ تہِ اِنسان کُنہِ جایہِ سٲلَس نیرِ یا کُنہِ جایہِ سفر کرنہِ نیرِ تٔمِس پَزِ ضٔروٗری پانَس سۭتۍ کھیوٚن چیوٚن نیُن کھٮ۪نَس چٮ۪نَس منٛز چھِ واریاہ قٕسمٕکۍ چیٖز یِوان یَتھ منٛز بَتہٕ چھُ دال چھِ کانٛہہ بدل سیُن تہِ چھِ مگر یُس زَنہٕ مےٚ پَنٛنہِ سفرٕ دوران کھیوٚن چیوٚن سۭتۍ اوس تُلمُت بیٚیہِ یُس زَنہٕ مےٚ وٕنیُک تام یاد تہٕ میون پسنٛدیٖدہ چیٖز چھُ سُہ چھِ اَکھ چھِ بَتہٕ یُس زَنہٕ توٚملَس چھِ بنان تہٕ بیٚیہِ چھِ دال یَتھ کٲشِرۍ پٲٹھۍ تہٕ ہِنٛدی پٲٹھۍ رازما دال وَنان چھِ یِتھَے کٔنۍ ییٚلہِ بہٕ کُنہِ تہِ جایہِ گژھٕ بہٕ چھُس پَنُن کھیٚن سۭتۍ تُلان تِکیٛازِ مےٚ چھِ پتہ کھٮ۪ن چٮ۪ن سۭتی چھِ ہٮ۪کو أسۍ کانٛہہ تہِ کار کٔرِتھ